اَگر سٲنِس گامَس منٛز سۄرُپھ آسہِ تہٕ پَتہ دِی سُہ اَچانک کٲنسہِ نفرَس دِی سُہ مطلب ٹۄپھ مطلب یِتُھے سُہ تٔمِس ٹۄپھ دِی مطلب اَسہِ پَزِ پَتہٕ تٔمِس سُہ بَچاوُن مطلب کہِ غرض اَسہِ چھُ تٔمِس کَرٕنۍ کٲم اَسہِ چھُ اَنُن گنڈ سُہ ییٚتھن تٔمِس ٹۄپھ دِتُکھ تَمہِ ہیٚور کُن چھُ تٔمِس اَسہِ تھاوُن گٔنڈِتھ مطلب کیٚنٛہہ رَز أنۍ کینٛہہ اَنُن کینٛہہ گنڈ ہیٚوو تَمہِ سۭتۍ چھُس مطلب کرُن گنڈ چِرٕ تہٕ مطلب یِتُھے مۄکلاوہوس گنڈ کٔرِتھ یُس سُہ زَہر چھُ سُہ کھسہِ نہٕ تٔمِس ہیور کُن پَتہٕ کِہینۍ تہِ تَمہِ سۭتۍ چھِ ہٮ۪کان مطلب بٔچِتھ پَتہٕ اَمی موٗجوٗب پَزِ اَسہِ مطلب اَتھ مُتعلِق اَتھ مُتعلِق پَزِ اَسہِ پرٮ۪تھ ساتہٕ سونچُن مطلب کہِ سۄرُپھ ییٚلہِ ٹۄپھ دِیہِ تہٕ اَسہِ کیاہ پَزِ کَرُن